کٔشیٖر منٛز چھُ لوکَل بِزنِسَس منٛز یِوان زَن برونٛٹھ واریاہ کانٛہہ بِزنِس ٲسۍ یِوان کَرنہٕ کانٛہہ اوس کَران کِریانہٕ بِزنِس اَتھ منٛز اوس یہِ کِریانٕکۍ آیٹَم زَنہٕ چھنہ یِم آسان کِریانِک آیٹَم زَن یِوان کٕننہٕ چھِ زَن چھِ یِوان کیٛاہ چھِ دَپان کِریانکٮ۪ن آیٹمَن منٛز چھِ یِوان کیٛاہ چھِ دَپان دال

ڈرٛے فرٛوٗٹٕس

کاجوٗ کِشمِش اِتھَے کٔنۍ چھِ واریاہ آیٹَم یِوان کِریانَس منٛز ییٚمیُک بِزنس اوس یِوان ماننہٕ پَلوَن ہُنٛد بِزنس یِم مارکیٹ اوس اَمیُک واریاہ مطلب اَتھ منٛز ٲسۍ ٹرٛینٕڈ ایمپلاے آسان یِم پَلَو ٲسۍ ہاوان کِتھ کَنہِ چھُ

کٕنُن یِم سیلٕز مین یِم ٲسۍ مطلب کہِ کَسٹمَرَس نہ تِتھ کٔنۍ ہاوان سُہ مطلب مٲیِل کَران کَسٹمَرَس مطلب ییٚتہِ اوس شالہٕ بٲفی ہُنٛد واریاہ بوٚڑ مطلب یہِ بِزنِس بٮ۪نٛگلورٕکۍ مطلب ییٚتہِ اوس گژھان بٮ۪نٛگلور مال اَمرِتسَر دِلہِ مُختٔلِف جایَن اوس گَژھان یہِ مال کَران ٲسۍ ٹرٛیڈِنٛگ تِمَن ٲسۍ دَپان پھیرِ وٲلۍ مطلب تِم ٲسۍ گژھان ییٚتہِ پٮ۪ٹھ مال ہٮ۪تھ کلکَتہ بَنگلادیش یہِ ہہ یہِ بیٚنٛگلور تَتہِ ٲسۍ کٕنان شال کَشمیٖری شال پَشمیٖنہٕ شال آسہِ ہا یا مُختلِف یِم زَن آیٹَم ٲسۍ ییٚتہِ یِوان بَناونہٕ وِنٹَر آیٹَم سَمَر آیٹَم کَشمیٖر آٹ آ کَشمیٖر آٹ اوس یِوان یَتھ منٛز نَقشہِ قٲلی مَطلَب قٲلیٖن بٲفی بیٚیہِ یِم ڈوٗنۍ ہَچوٗ لٔکرِ پٮ۪ٹھ نَکھچہٕ کٲری کَرٕنۍ اِتھَے کٔنی ختم بَنٛد تالو اِتھَے کٔنی تِم مطلب گٮ۪جَٹ ٲسۍ یِوان بَناونہٕ کَشمیٖر آٹَس منٛز ہَچِو مُختٔلِف مطلب ٲسۍ یِوان یِم یِم کرنہٕ مطلب یِم بِزنس یِوان کَرنہٕ پَلوَن ہُنٛد بِزنس اوس یِوان پھٮ۪رَن اوس یِوان تِلہٕ دار پھٮ۪رَن اوس کٕننہٕ یِوان نٮ۪برِمٮ۪ن تہِ یِتہِ کٮ۪ن تہِ ییٚتہِ اوس سُہ واریاہ مارکیٹ بوٚڑ تِلہٕ دار پھٮ۪رنُک سُہ چھِ دِوان ییٚتہِ ٲسۍ تِمَن کورٮ۪ن سُہ ییٚمہِ ساتہٕ تِمَن اوس گژھان آسان مطلب بِدایی ٲس گَژھان تِمَن خاندَر اوس گژھان خاندٕرٕ وَقتہٕ ٲسۍ تِم لاگان سُہ پھٮ۪رَن مطلب یِمَن ٲسۍ یِوان شال دِنہٕ پَشمیٖن شال اوس نیرَن وِز کورِ لاگہٕ تراوان پٮ۪ٹھ سُہ تہِ اوس واریاہ درٛوٚگ آسان مطلب مُختلِف آیٹَم ٲسۍ یِوان اَمہِ ساتہٕ نہٕ کورِ یِم دِنہٕ واریاہ مطلب گرو اَپ اوس ییٚتہِ بِزنِس شال بٲفی وال بٲفی ٲسۍ یِوان